بارہمولہ ڈِسٹِرٛکَس منٛز یعنی کہِ بارہمولہ ضلعس منٛز چھِ وارِیاہ زیادٕ ہِسٹارِکَل سایٹٕز تہٕ لینٛڈ مارکٕز یِتھ کٔنۍ نہٕ ییٚتہِ بارہمولاہَس منٛز چھِ زیادٕ سِکھ روزان تہٕ سِکَن خٲطٕر چھِ وارِیاہ زیادٕ چٔرچ چھِ مطلب ٹیٚمپٕل چھِ تہٕ بیٚیہِ چھِ اَتہِ ٲسمٕتۍ کِرٛشچَن روزان تِکیٛازِ اَتہِ چھِ اَکھ سینٛٹ سِٹِفِن سکوٗل یُس چھُ اَتہِ ٲں تہٕ سُہ چھُ وارِیاہ زیادٕ مَشہوٗر تہٕ سُہ چھُ اوٗسمُت اَنگریزکہِ دورانَس منٛز تہٕ اَنگریز تہٕ تِم ٲسۍ یِم چھِ آسان مَدر ٹیرِسہ یعنی کہِ یِم چھِ آسان کِرٛشچن تہٕ تِمن کِرٛشچن مشیٖنٔری سکوٗل اوٗس یہِ تِمن ہُند چھُ وارِیاہ بوٚڑ ییٚتہِ اوٗسمُت بارہمولاہَس منٛز اَتھہٕ یعنی کہِ کرٛسچَن چھِ ٲسۍ مٕتۍ وارِیاہ زیادٕ تہٕ کرٛسچَنَن ہٕنٛدۍ چٔرٕچ تہِ چھِ اَتہِ وارِیاہ زیادٕ مشہوٗر مگر اگر أسۍ چٔرچٕچ کَتھ کَرو اَکھ مُسلمان اَژٕ نہٕ چٔرچَس منٛز اَکھ ہیونٛد اَژٕ نہٕ چٔرچَس منٛز تہٕ توٗر چھِ اَکھ سٕپیشَل ایٚنٹرٛی آسان یُسٕے کِرٛشچن آسہِ سُے ہیٚکہِ أژتھ اِتھَے کٔنیٚتھ چھِ اَتہِ بَجہِ بَجہِ مسجِد یِم وارِیاہ زیادٕ مشہوٗر چھِ تہٕ یہِ دریاے جہلِم یُس چھُ سُہ چھُ وارِیاہ زیادٕ فیمَس یُس پاکِستان مِتھنکوٹ کٔنۍ تہِ چھِ اَژان تہٕ سٲرسٕے دُنیاہَس منٛز چھِ مشہوٗر تہٕ ییٚمیُک آب تہِ چھُ وارِیاہ زیادٕ فرٛیٚش تہٕ سُہ تہِ چھُ اَتہِ وُچھنہٕ یِوان لبنہٕ یِوان تہٕ بیٚیہِ چھِ اتہِ مہارانی ٹیٚمپٕل یُس واریاہ زیادٕ مشہوٗر چھُ